ہیلو السلامُ علیکم وعلیکم السلام السلامُ علیکم اہن حظ اَدٕ حظ کیہہ نا حظ چُھنہٕ انشاء اللہ کینہہ چُھنہ یِمو ادٕ حظ کینہہ نہٕ حظ چُھنہٕ وعلیکم السلام